اَسلامُ عَلیکُم تُہۍ چھِ حظ داٚنِش صٲب فوٗٹوٗ گرٛافر دانِش صٲب تی حظ بِلکُل بہٕ حظ چھُس شأکر بٕے چھُس روزان ییٚتی حظ شُپینٕے تہٕ اَتہِ بوٗز مےٚ یہِ تُہنٛد نَمبر اوٚن مےٚ تہٕ مےٚ بوٗز تُہۍ چِھو مشہوٗر فوٗٹوٗ گرٛافر شُپین ڈِسٹرکٕکۍ تہٕ اَمےَ موٗجوٗب کَرے مےٚ فون مےٚ دوٚپے اسہِ اوس یہِ حظ یہِ خانٛدر گَرِ پٍنٛژھ شَتوُہ تأریٖخ چھُ اسہِ خانٛدر ٹھیٖک چھِ حظ تہٕ اَگر تُہۍ امہِ دۅہہ پٍنٛژٕہ شَتوُہ اَگَر اَہَن حظ مےٚ دوٚپ اَگر تُہۍ امہِ دۅہ یلہٕ أسِو اَگر تۅہہِ یہِ ڈیٹ اوسوٕ یلے تُہۍ ییٖوٕ اسہِ أسۍ یہِ فوٗٹوٗ گرٛافی اَہَن حظ آ شُپین بِلکُل اہَن حظ اوا مَگر تیٚلہِ چھُ یُن پٍنٛژٕہمہِ چھُ یُن کالٕے دۅنوَے حظ فوٗٹوٗ گرٛافی ویٖڈیو گرٛافی چھِ دۅنوَے کَرِنۍ حظ تہٕ اَگر بیٛاکھ أنۍہوٗن یُس زن ویٖڈیو گرٛافی خٲطرٕے پانٕے کٔرِو تُہۍ فوٗٹوٗ گرٚافی

اَمےَ موٗجوٗب کَرے مےٚ فون مےٚ دوٚپ بہٕ ونہو تۅہہِ تُہۍ چھِِوا یلےَ اَتھ ڈیٚٹس پیٚٹھ مَگر تیٚلہِ چھُ تیٚلہِ چھُ یُن حظ پٍنٛژٕہمہِ کالےَ بِلکُل مٲنٛز رٲژ پیٚٹھٕے چھُ یُن کیٛازِ مٲنٛزِ ہٕنٛدۍ یِم فوٗٹوٗ ووٗٹو باقٕے یِم پٔژھۍ ؤژھۍ میٚہمان یِن کَرن اوٗرٕ تہٕ یِمَن چھِ سارِنٕے ہِنٛدیٚن فوٗٹو تُلٕنۍ اچھا اچھا چَلو سُہ چھُ نہٕ کانٛہہ مَسلہٕ سُہ نہٕ حظ چھُ نہٕ کانٛہہ مسلہٕ وۅنۍ چھُ اکھ چیٖز حظ اکھ چیٖز چھُ یُس زَن مہارازَس سٍتۍ گژھیٚن سُہ ہیٚکہِ اکُے گژھِتھ اکُے فوٗٹوٗ گرٛافر ہیٚکہِ توٗر گژھِتھ حظ

اَہَِن حظ اَہَن حظ اچھا اچھا

اچھا آ کیٚمرا باقٕے یہِ سِسٹم یہِ آسہِ تۅہہِ سورُے پَنُن ٹھیک چھُ حظ اچھا اچھا ٹھیٖک ٹھیٖک ٹھیٖک حظ چھُ تیٚلہِ کٔرِو تُہۍ بہٕ تمہِ ساتن کال مَگر ییزیٚو سُلہِ پَہم ٹایمَس پیٚٹھ ٹھیٖک چھُ حظ

ٹھیٖک چھُ شُکریہ شُکریہ میٚہربأنی ادٕ حظ اَسلامُ عَلیکُم چَلو شُکریہ